اَگَر مےٚ چانٕس مِلیو پَنُن آرٹ سِٹایل ہاونُک یہِ ہسا یہِ باقٕین مُلکَن تہٕ بہٕ ہاوٕ کانٛگر یُس اَسہِ سٲنۍ آن بان شان چھِ تہٕ بیٚیہ ہاوٕ بہٕ پیپَر میشی اَیٹَمٕز تہٕ بیٚیہِ ہاوٕ بہٕ اَگَر مےٚ ترٛیِم چیز ہاونُک موقعہ میلیو تہٕ بہٕ ہاوٕ شال کَشمیری شال یُس زَن سون شان چھِ یُس زَن سون کَلُک تاج چھِ تہٕ یِم کیٚنٛہہ چیز چھِ یِم بہٕ ہاوٕ